سٲنس کۄلگٲمۍ ڈسٹرکس منٛز چھِ واریاہ اسنٕکۍ گنٛدنٕکۍ طور طٔریٖقہٕ تہٕ تماش ییٚمہِ سۭتۍ اکھ انسان خۄش چھُ روزان تہٕ أمس منٛز چھُ خوٗنُک ہُرٮ۪ر واریاہ زیادٕ کران اسُن تہٕ گنٛدُن چھُ انسان سٕنٛدِ خٲطرٕ واریاہ ضروٗری یِتھ پٲٹھۍ سٲنۍ نِس کۄلگٲمِس منٛز چھِ کۄلگامہِ چھِ اسہِ مطلب سٔرکس ییٚتہِ أسۍ واریاہ منورنجن تہٕ اسنُک مقام چھُ یِوان بوزنہٕ تتہِ چھِ جوٗلہٕ تہٕ یتھ منٛز انسان کھسِتھ واریاہ لُطُف چھُ تُلان بیٚیہِ چھِ سٲنِس کۄلگٲمِس منٛز واریاہ پارکہٕ یتھ منٛز واریاہ تہیہ زیادٕ تعدادس منٛز چھِ لُکھ آسان تہٕ تتہِ چھِ تِم تتیُک مزٕ تہٕ بیٚیہِ تتٕکۍ نظام وُچھان أمۍ علاوٕ چھِ سٲنِس کٔیۍ کۄلگٲم مِس منٛز واریاہ زیادٕ گنٛدنٕکۍ گریونٛڈ گنٛدنٕکۍ مٲدان یتھ منٛز واریاہ زیادٕ تہٕ تعدادس منٛز اورٕ یورٕکۍ لُکھ چھِ یِوان بیٹ گنٛدنہِ تہٕ تتہِ چھِ واریاہ زیادٕ تمہِ سۭتۍ تہِ منورنجن گژھان امہِ علاوٕ چھِ سٲنِس کۄلگٲمِس منٛز زِیارتہٕ یِم کۄلگٲمٕکۍ چہِ شان چھِ زیارت شریف شیخ العالم رحمتہ اللہ سٕنٛز زیارت تہِ چھِ ییٚتہِ تتہِ یتھ منٛز کٔسیٖر تعدادس منٛز لُکھ چھِ آسان تہٕ تتہِ چھِ عبادت کران تہٕ بیٚیہِ چھِ خۄدایس یاد کران تِم تتہِ